ہیٚلو سلام علیکُم وعلیکُم سلام اَہَن حظ آ کیٚنٛہہ نہَ حظ چھُنہٕ تُہۍ ییٖزیٚو پَتہٕ گنٛٹہٕ کھنٛڈ گٔژھِتھ یوٗر تُہۍ ؤنۍزیٚو مےٚ سٲری ڈِٹیل أمۍ سٕنٛز تہٕ کیٚنٛہہ چھُنہٕ أسۍ وُچھُو تَمے ساتہٕ نِمو اَتھ ایٚکشَن